ہیٚلو آ تُہۍ چھُو حظ گاڈٕ واجِنۍ ہے یوٗرۍ یہِ آ چھ تہٕ مےٚ چھِ گاڈَس دَہ دَہ تٕرٛہ کِلوٗ ضروٗرت اۭں ہے نَہ بٔے تۄہہِ نِش ڈیلی نِوان ہے بہٕ ہاے تۄہہِ چھُ نِش چھُس ڈیلی اَنان کیٛاہ حظ چھیٚک وَنان ٲں نَہ کَسٹمَرَن کیٛاہ چھُ کَرُن مطلب بہٕ ہے چھُس تۄہہِ نِش نِوان اسہِ حظ چھِ پٔژھۍ ہے یِن مےٚ مےٚ پٔژھۍ یِن مےٚ حظ چھُ مےٚ چھُ کٲلۍ کیٚتھ ضروٗرت اہن حظ اہن حظ اَدٕ کیٛاہ نَہ نَہ مےٚ گژھہِ آسٕنۍ مےٚ ضروٗری چھِ ضروٗرت اکھتُے شیٖرِتھ تہِ دِکھ مےٚ پونٛسہٕ یہِ واتنٔے تہِ دِمہٕ بہٕ بٔے ڈیلی چھُس نِوان آ کَسٹمَرَن کیٛاہ چھُ کَرُن ہے بہٕ چھُس نا ڈیلی تۄہہِ نِش نِوان تہِ بَنیٛاہ کِتھ پٲٹھۍ مےٚ دِ حظ یہِ گاڈِ دِ حظ مےٚ شیٖرِتھ ویٖرِتھ دِ حظ مےٚ حظ چھِ مہمان یِن وٲلۍ کیٛاہ چھُو وَنان آ کیٛاہ چھیٚکھ وَنان پاسبلٕے یہِ چھُ کَرُن کُنہِ طریٖقہٕ کیٛازِ مےٚ یِنۍ کٲلکیٚتھ ہے بہٕ تۄہہِ چھُس یہِ کَسٹ ڈیلی کَسٹمَر چھُس مےٚ یِن نا مہمان یِن مےٚ آ بیٚیہِ گژھیٚن مےٚ شیٖرِتھ نَہ کوٗشِش نٔے چھِ مگر کو ہے کوٗشِش کَتہِ چھِ کَرٕنۍ ہے مےٚ ضروٗری چھِ ہے مےٚ ضروٗری چھِ مےٚ یِن نا مہمان بہٕ چھُس نا حظ تۄہہِ نِش نِوان حظ بہٕ چھُس تۄہہِ نِش نِوان مےٚ چھُ نا کیٛاہ چھِ اَتھ وَنان مےٚ چھِ مےٚ چھِ مےٚ چھِ ضروٗری ضروٗرت مےٚ یِن کٲلکیٚتھ مہمان بہٕ کیٛاہ کَرٕ بٔے ڈیلی تۄہہِ چھُس ہیٚوان بہٕ حظ چھُس تۄہہِ ییٚمہِ وِزِ مےٚ کیٚنٛہہ چھُ آسان بہٕ چھُ سو تۄہہِ ہیٚوان بہٕ چھِ سو تۄہہِ ہیٚوان

ہے مے گَژھہِ پرٛابلِم یپٲرۍ ناو ناو بہٕ حظ چھُس بہٕ چھُس نا ہیٚوان تۄہہِ نِش ہے مےٚ حظ چھِ ژور دۄہ لگیٚن مےٚ آز گوٚو مطلب جمعہ بَٹوار آتھوار ژٕنٛدٕروار بومہٕ وارِ دۄہ یِن مےٚ ہے بومہٕ وارٕ دۄہ یِن نہٕ کیٚنٛہہ کَرُس حظ کیٛاہ حظ چھیٚکھ کران ہے مےٚ ضروٗری چھِ مےٚ حظ چھِ ضروٗری حظ چھِ مےٚ بہٕ کیٛاہ کَرٕ ہے مےٚ چھِ نا ضُروٗری بہٕ ہے ڈیلی چھُس تۄہہِ نِش نِوان بہٕ حظ چھُس ییٚمہِ وِزۍ مےٚ کیٚنٛہہ اوس آسان بہٕ چھُس تۄہہِ نِش ہے مےٚ أنیٛو اَرینج کٔریٛو دٔچھٕنۍ کھوٕرۍ وُچھ ژٕ کیٚنٛژھاہ وُچھ دٔچھٕنۍ کھوٕرۍ کیٛازِ مےٚ دِ کیٛازِ مےٚ مےٚ گژھہِ یہِ پرٛابلِم مےٚ گژھہِ یہِ بٔڑ پرٛابلم مےٚ گژھہِ آسٕنۍ شیٖرِتھ یِتھ پٲٹھۍ ژٕ شیٖرتھ دِوان چھیٚکھ نا مےٚ چھِ کیٛاہ چھِ اَتھ وَنان شیٖرِتھ گژھیٚن مےٚ یِم آسٕنۍ اصٕل پٲٹھۍ گٔے اَکھ کَتھ ہے کِتھ پٲٹھۍ تہِ بَنیٛاہ نَہ نَہ نَہ نَہ تُہۍ کٔرِو کوٗشِش مےٚ گژھیٚن آسنہِ مےٚ گژھہِ آسُن نَہ کمی کیٛاہ نَہ مےٚ چھِ نا ضروٗرت چھِ نا بہٕ کیٛاہ کَرٕ مہمانَن میٚے تِمَن چھُ وٲرڈ دِیٛتمُت بیٚیہِ ہے بہٕ تۄہہِ نِش نِوان چھُس بیٚیہِ ہے بیٚیہِ تۄہہِ نِش اَنان اَنُن چھُ کینٛژھاہ چھُ کَرُن یہِ چھُ آسان ہُو مےٚ چھِ شیٖرِتھ ضروٗرت مےٚ گژھیٚن شیٖرِتھ آسنہِ یِم مےٚ گژھیٚن شیٖرِتھ سمبھٲلِتھ آسنہِ مےٚ گژھیٚن رَننُے یوت پیٛون یہِ گھرِ

ہے ژٕ چھیٚکھ اوترٕ دیٛتُتھ مےٚ ژےٚ ترٛےٚ ترٛیٚن ہَتَن کِلوٗ یہِ بہٕ ژور دۄہ برٛونٛٹھ دُیٛتتھ مےٚ ترٛییہِ ہتھ ژےٚ کِلوٗ آ دیٛتتھ نا ژےٚ مےٚ اگرٔے پَتہٕ رۄپیہِ رۄپیہِ دَہ گژھیٚن علاوٕ تہٕ کِہیٖنۍ چھُنہٕ پَرواے مگر مےٚ گژھیٚن واتنہِ گاڈٕ مےٚ گژھیٚن

ہے میٚے گژھہِ پرٛ بہٕ کیٛاہ کَرٕ بہٕ کیٛاہ کَرٕ ہے بہٕ کہو کَرٕ کہو چھیٚکھ ژٕ مےٚ وَنان ژٕ چھیٚکھ مےٚ ہے نا بہٕ چھُس چھژٕ بَل تۄہہِ نِش نوان مےٚ چھُ دۄہ آسان چھژٕبَل چھُس بہٕ تۄہہِ نِش نوان ہے نا کِہیٖنۍ اہَن تَتہِ تہِ ہا چھِ اصٕل مگر بہٕ چھُس نا تۄہی نِش نوان بہٕ چھُس تۄہی نِش نِوان وۄنۍ چھُم تور نَہ یہِ چھِ کوٗشِش کَرنۍ کوٗشِش کَر سا کوٗشِش کَر سا گوبُر کیٛازِ کہِ بہٕ چھُس تۄہہِ نِش ہیٚوان بیٚیہِ دِ مےٚ شیٖرتھ یِتھ پٲٹھۍ ژٕ مےٚ شیٖرِتھ دِوان چھیٚکھ بوٗز تھہٕ مےٚ چھِ ٹوٹل مےٚ چھِ بوز حظ یپٲرۍ کِنۍ مےٚ چھِ تٕرٛہ کِلوٗ ضروٗرت آ مےٚ دِ تٕرٛہ کِلوٗ آ مےٚ چھُ پٮ۪ٹھ تِمَن مےٚ چھُ تِمَن تِمَن چھُ مےٚ پٮ۪ٹھ گاڈٕ سالٕے آسان اصٕل تَمہِ کِنۍ

نَہ تہِ گژھہِ نہٕ کیٚنٛہہ تہِ گژھہِ نہٕ کیٚنٛہہ مےٚ تھاو ژٕ تہٕ مےٚ تھاو ژٕ تٕرٛہ تٕرٛہ کلوٗ شیٖرتھ بیٚیہِ اصٕل ژےٚ اَگرٔے ژےٚ اَگرٔے رۄپیہِ دَہ علاوٕ تہِ پَتہٕ گژھنٔے کِہیٖنۍ چھُنہٕ پرواے کِہیٖنۍ چھُنہٕ ہے نَہ سا پانٛژھ کِلوٗ کیٛاہ نیرِ کیٛاہ تتہِ پانٛژَن کِلوَن پانٛژَن کِلوٗوَن کیٛاہ کرٕ مےٚ ہے چھِ تٕرٛہ کِلوٗ ضروٗرت ژٕ کیٛاہ وَنان چھیٚکھ یہِ مےٚ چھِ تٕرٛہ بیٚیہِ چھو شیٖرتھ دِنۍ نَہ مےٚ گژھیٚن نہٕ ہے مےٚ دِ ژٕ مےٚ دِ سا تم شیٖرِتھ یِتھ پٲٹھۍ دِوان چھیٚکھ مےٚ شیٖرِتھ مےٚ دِ اصٕل ہتو تٕرٛہ کِلوٗ کِہو چھیٚکھ ژےٚ ونٕے مےٚ رۄپیہِ دَہ اَگرٔے ژےٚ علاوٕ تہِ گژھنٔے کِہیٖنۍ چھُنہٕ پرواے دَہ روپیہِ نہِ تہٕ ژٕ علاوٕ

مےٚ چھُنہٕ بوز سا یَپٲرۍ مےٚ چھُنہٕ بہٕ ہیٚکہٕ نہٕ کِہیٖنۍ تہِ کٔرِتھ مےٚ چھُ بہٕ چھُس چیٛون کَسٹمَر ہمیشہٕ ہیٚوان ژےٚ ژٕ چھیٚکھ مےٚ وُنٛکیٚس وَنان نَہ سا کِہیٖنۍ تہِ کِتھ پٲٹھۍ بَنہِ ہے سِٹاک اگرٔے مےٚ یِن مہمان مےٚ کیٛاہ سا یِن مہمان یہِ گَژھہِ مےٚ ضروٗری آسُن ہے بہٕ چھُس وَنان بہٕ دِم رۄپیہِ دَہ علاوٕ مگر مےٚ گژھیٚن شیٖرتھ آسنہِ تِم مےٚ گژھیٚن مےٚ گژھیٚن تِم گژھیٚن گَھرِ واتہٕ بہٕ مےٚ گژھیٚن تِم رَننی یوت پیٛنۍ

ہے بٔے چھُس بہٕ چھُس وَنان تۄہہِ مےٚ گژھہِ آسُن ضروٗری ادٕ سا یہِ تھٲیزِ ضروٗر تھٲیزِ مےٚ گاڈ